یوٚتام زن گاوَن ہُنٛد تعلُق چھُ یُس زَن بریٖڈ چھُ آسان وُنکٮ۪س چھِ نٔوۍ نٔوۍ بریٖڈ دُنیاہَس مَنز مَطلَب ڈیٚن مارٕک چھُ یا اِٹلِیَن چھُ یا ہَماچَل چھُ یا باقٕے چیٖز چھِ یم چھِ اَتھ مَنٛز آمٕتٮ۪ن یم چیٖز وُچھنہٕ کہِ بریٖڈ کِتھٕ پٲٹھۍ ہیٚکو أسۍ وُچھِتھ اَمہِ سۭتۍ چھُ آسان یُس ویٚٹانٔری ساینَس چھُ ونان ویٚٹانٔری ساینَس چھُ آسان گۄڈنٮ۪تھے یِم چیٖز کہِ یم کِتھٕ پٲٹھۍ ہیٚکو أسۍ بریٖڈ پرٛزنٲوِتھ اَکھ یۅس زَن اَکھ شکٕل اَکھ چھِ یۅس تخلیٖق چھِ آسان آمٕژ کَرنہٕ أمِس گٲو ہٕنٛز خۄدا ونٛد تعالاہَن یہِ چھُ تَوے اَمہِ تلہٕ فِکرِ کہِ یۅس ہَسا جَسٹ لایک مَطلَب ییٚمہِ طریٖقَس پٮ۪ٹھ آسہِ أمِس بناوَٹھ آمٕژ یۅس زن بُتھِ چھِ آسان بَڈٕ زٲیِل طریٖقَس مَنٛز اور پٔتِم بیک سایڈ یُس آسہِ أمِس یہِ آسہِ أمِس تھوڑا موٚٹ پَہمَتھ بیٚیہِ یم پٔتکن یم کھٕسل چھِ آسان یم چھِ آسان تھوڑا نیٚبر پَہَم یہِ چھُ ویٚٹانٔری ساینَس ونان نَسا چھُ یہِ ہَسا چھُ بیٚسٹہٕ برٛیٖڈ تہٕ یہِ ہَسا چھُ واریاہ اَصٕل بریٖڈ أمِس نِش ہَسا ہیٚکہِ دۄد تہِ اَصٕل ٲسِتھ تہٕ یہِ ہَسا یہِ گاوَن مُتعلِق چھِ یمے چیٖز آسان مَچہِ نَظَر تھاوٕنۍ یُس ہَسا نٔو گاو ییٚژھِ اَنٕنۍ کِتھٕ پٲٹھۍ ییٚژھِ کیٛاہ کَرِ أمِس مُتعلِقَ أمِس کیٛاہ چھُ مَشوَر یِوان دِنہٕ أمِس ہَسا پَز یمنے چیٖزَن ہُنٛد خیال تھاوُن تہٕ یمن مُتعلِقَ یمن چیٖزَن پیٚرِمیٖٹرَن پٮ۪ٹھ سونٛچُن تہٕ یم یِم ویٚٹانٔری ساینَسٕچ تہِ تھوڑا زٲنٛکٲری نِنۍ تہٕ یہِ ہیٚکہِ پَنٕنۍ گاو اَصٕل پٲٹھٮ۪ن چوٗز کٔرِتھ